ہیٚلو وعلیکُم سَلام آ آ أسۍ چھِ بِرک کِلن اونَر آ ؤنِو سا تۄہہِ کیٛاہ اوسوٕ ضروٗرت آ اَسہِ نِش چھِ واریاہ قٕسمٕچ سیرِ ڈَبُل ڈَبُل شیڈ پُلین ہیٚکِو تُہۍ نِتھ تِمَن چھِ گژھان مُختلف ریٹ تِم چھِ گژھان پُلے پُلینو کھۄتہٕ ترٛےٚ ساس رۄپیہِ ہاے ترٛےٚ ساس ترٛےٚ ساس اَکھ گٲڑۍ ترٛےٚ ساس سیرِ آسان تتھ منٛز آ اَتھ نمبر سَتھ ہَتھ اَکوُہ

اَتھ چھِ گژھان سَتووُہ ساس

آ وۅنۍ اگرے تۄہہِ ڈَبُل شیڈ آسِو ضروٗرت سۄ چھِ گژھان تھوڑا درٛۅجی پَہن سۄ چھِ گژھان تٕرٛہ تٕرٛہ ساس تہِ دۄیہِ ترٕٛہ ساس تہِ تَتھ چھِ یِوان پاینَس پٮ۪ٹھ یہِ یِوان وُچھنہٕ یہِ کۭژاہ آمٕژ چھِ پاینہٕ ٹھیٖک آ پَتہٕ چھِ گژھان ترٕہ ٹُو دۄیہِ ترٕٛہ آ آ تتھ ہے گٔے ترٛےٚ ساس اَتھ چھِ آسان اکھ نارمَل سایِڈ بیٚیہِ سایڈٕ آسان شیڈ

آ آ اَسہِ چھِ یہِ بَٹھٕ بڈگامہِ تۄہہِ پُلوٲمِس چھِ لگ بگ پَنُن زٕ ساس رۄپیہِ ہٮ۪وان ٹِپَر تہٕ تۄہہِ پٮ۪وٕ ترٛےٚ ساس تانۍ تٕرٛہ ساس تانۍ گٔژھِوٕ تۄہہِ تۄہہِ اگر پُلین پُلین پُلین پُلین سیرِ آسنو تۄہہِ ہٮ۪نۍ اگرے تۄہہِ ڈَبُل شیڈ سۄ گژھوٕ دۄیہِ تٕرٛہ ترٛےٚ گٔے پانٛژھ سَتھ ترٕٛہ ساس تانۍ گژھِو آ سۅے سیٖر چھِ بیسٹہٕ سیٖر یِژھ آسہِ نہٕ کُنہِ جایہِ یور ایٚویلیبُل تُہۍ ہیٚکِو چَک تہِ کٔرِتھ أکِس اَسہِ چھ لڑِ اَکھ زٕ بہ برٛک کِلن تُہۍ ہیٚکِو وُچھِتھ تہِ سانہِ سیرِ ہِش وۄزُل نیرنہٕ تَتھ یا دَم نیرِ نہٕ کیٚنٛہہ سۅ آسہِ دٔڑ سٲنۍ سیٖر بیٚیہِ رَنٛگ تہِ آسہِ اَصٕل تَتھ آ تۄہہِ کۭتیاہ گاڑِ چھِو ضروٗرت ٹھیٖک ٹھیٖک ٹھیٖک لگ بگ اَدٕ تُہۍ یِیِو تُہۍ یِیِو کِلنَس پٮ۪ٹھ تُہۍ دِیِو اَتہِ نظر تہٕ تُہۍ ہیٚکِو وُچھِتھ پَتہٕ ییٚلہِ تۄہہِ باسٮ۪و پانہٕ تہِ نا جنیون ریٹ چھِ یا ہُہ چھُ یہِ چھُ اَتھ کَمہِ حِسابہٕ وزنا یا رنٛگا چھُ سِٹرنٛگتھ کِژھ چھِ اَتھ سَتھ ہَتھ اَکوُہ چھُو اَتھ نمبر سیرِ تُہۍ ہیٚکِو کِلنِکَس پٮ۪ٹھ یِتھ کِلنَس پٮ۪ٹھ یِتھ

آ تۄہہِ چھُوا سُہ فون نمبر چھُ یہَے ہا چلو ٹھیٖک بیٚیہِ ییٚمہِ ساتہٕ تۄہہِ ضروٗرت آسِوٕ تُہۍ ہیٚکِو یَتھ سۭتۍ بَڈگامہِ چھِ تَتہِ ہیٚکِو یہِ بَٹھٕ بَٹھُک ناو چھُو تۄہہِ پَیی وۅنۍ

اَچھا ٹھیٖک